السلام علیکُم السلام علیکُم وعلیکُم السلام اَہن حظ شُکُر تُہۍ کَم چھُو اَہن حظ آ آ أسۍ چھِ شِکارِ چلاوان أکِس نفرَس حظ چھِ أسۍ ہٮ۪وان یِہوٚے ٲٹھ شَتھ رۄپیہِ چار چِناری تام اَہن حظ آ تۄہہِ کَر چھُو گژھُن پَگہٕے چھُو گژھُن اَچھا مےٚ ؤنۍتو کٔژ نَفَر چھُو تُہۍ ٹوٹَل پانٛژھ نَفَر چھُو تُہۍ یِتھ کَنۍ چھِ أسۍ ہٮ۪وان چار چِناری تام ٲٹھ شَتھ تۄہہِ ہٮ۪مو شے ہَتھ اۭں اۭں اۭں اۭں اۭں أسۍ چھِ أسۍ چھِ أسۍ حظ کَرو ٹوٹلَس منٛز حظ سَتھ ہَتھ تۄہہِ أسۍ نِمو تُہۍ ڈَل مارکیٹ تہِ نِمو نہروٗ پارک تہِ نِمو بیٚیہِ نِمو چار چِناری چار چِناری چھو دوٗرٕے پَہمَتھ سفر اَمی چھِ تَتھ حظ گژھان ریٹ زیادٕ آ بیٚیہِ چھِ آسان اۭں اۭں نَہ نَہ نَہ نَہ شےٚ نَفَر چھِ واتان أکِس شِکارِ منٛز اۭں أسۍ حظ چھِ بیٚیہِ تھاوان رٮ۪سکیوٗ ٹیٖم تہِ سۭتۍ

آ آ بٔے وَنو تۄہہِ بہٕ وَنو تۄہہِ صُبحٲے چھِ آسان رَشٕے پَہمَتھ تہٕ مطلب یِہوٚے کَہہ ساڑٕ کَہہ بَجے حظ چھِ گژھان اَصٕل ٹایِم کیٛازکہِ زیادٕ یِم ٹوٗرِسٹ نیٚبرِم چھِ آسان یِم حظ چھِ نیران یور کُن پہلگام واہلگامَس کُن آ بہتر ٹایِم چھُ گژھان یِہوٚے کَہہ ساڑٕ کَہہ بَہہ بَجے ہیوٗ اَہن حظ آ کھٮ۪ن چٮ۪ن اگر تُہۍ أنِو یَپٲرۍ تہِ چھُ ہٮ۪کان سایڈَس أنِتھ مگر سُہ چھُنہٕ سون خَرچہٕ آسان کیٚنٛہہ اَہن حظ آ تُہۍ وٲتۍزیو پگاہ کَہہ بَجے آ چلو شُکرِیہ وعلیکُم السلام